سٲنِس گامَس منٛز چھِ اکھ جٔڑی بوٗٹی بَنان یَتھ چھِ وَنان کَلہٕ ویوٚٹھ سُہ چھُ ییٚتہِ آسان باغَس منٛز چھُ سُہ کھسان سُہ چھُ لگان یتھ کٔٹھۍ دٲدِس سُہ چھُ پیوان گۄڈٕنٮ۪تھ انٕنۍ پَتہٕ چھُ پیوان چھَلٕنۍ پَتہٕ چھُ پیوان تَتھ آبَس منٛز گرٮ۪کھ کھالٕنۍ سُہ چھُ پیوان گرٮ۪کناوُن واریاہ یُتھ تَتھ سُہ رَنگ نیرِ مطلب تَمیُک سُہ یہِ شِر نیرِ آبَس منٛز پَتہٕ چھُ پیوان تَمہِ سۭتۍ کوٚٹھۍ چھلٕنۍ ہن مطلب کوٚٹھۍ چھِ پیوان تَمہِ سۭتۍ چھَلٕنۍ وۄنۍ اَگر زیادٕ دود آسہِ واریاہ زیادٕ دود آسہِ تیٚلہِ چھ پیوان سُہ دَگُن گۄڈٕنٮ۪تھ مطلب سُہ چھُ پیوان گۄڈٕنیٹھ آنُن پَتہٕ پیوان چھُ چھلُن اَصٕل پٲٹھۍ پَتہٕ چھُ پیوان دَگُن پَتہٕ چھُ پیوان تٔتی مطلب کوٚٹِتھس لگاوُن ییٚتیس پین آسہِ تَتیس چھُ پیوان لگاوُن تہٕ تھوٚو پَتہٕ دٔجۍ لَگٲوِتھ یا کیٚنٛہہ لٲوِتھ پَتہٕ کوٚرُس پَتہٕ گنڈ یُتھ نہٕ سُہ پَتہٕ اورٕ یور ڈلہِ کہیٖنۍ پَتہٕ چھُ راتَس تھوٚو پَتہٕ یِتھٕے پٲٹھۍ پَتہٕ چھُ بیٚیہِ کہِ دۄہ اَصٕل فرق آسان گٔمٕژ تمہِ سۭتۍ پَتہٕ کوٚرُس پٮ۪ٹھٕ گنڈ یُتھ نہٕ سُہ پَتہٕ اورٕ یور ڈَلہِ کِہینۍ نہٕ تہٕ پَتہٕ چھُ راتَس تھوٚو پَتہٕ یِتھٕے پٲٹھۍ پَتہٕ چھُ بیٚیہِ کہِ دۄہ اَصٕل فرق آسان گٔمٕژ تَمہِ سۭتۍ سُہ چھُ اَسہِ واریاہ مطلب ییٚتہِ چھِ کران سُہ اِستعمال اَمہِ سۭتۍ جٔڑۍ بوٗٹی تہٕ مطلب واریاہو چھِ کٔرمٕژ یہِ اِستعمال تِمَن گٔے فرق سُہ چھُ واریاہ اَصٕل جٔڑی بوٗٹی کوٚٹھۍ دٲدۍ خٲطرٕ